ہیلو اسلامُ علیکُم اہن حظ ٹھیٖک تُہۍ چھو حظ ٹھیٖک اہن حظ شُکر رۄبَس کُن ٹھیٖک بہٕ حظ چھس یہِ بہٕ حظ چھس یہِ گریٖن لینڈ سکوٗل اہن حظ تہٕ اَسہِ حظ چھُ یہِ یوٗنِفام ٲس اَسہِ یہِ سِٹوٗڈنٹَن خٲطرٕ ضروٗرَت تہِ تُہۍ ؤنۍ تو یہِ یوٗنِفام اَگر اَسہِ فٔسٹ پٮ۪ٹھٕ فِفتہٕ سِٹَنڈاڈس تام چھِ اَسہِ ضروٗرَت یِم اَسہِ شُرٮ۪ن خٲطرٕ یوٗنِفام تُہۍ ؤنۍ تو تُہنِدِس سِٹورَس پٮ۪ٹھ کُس کَلَرسایِز یا کۭمَتھ وۭمَتھ کیاہ میلہِ اَسہِ تُہٕندِس سَٹورَس پٮ۪ٹھ اگر أسۍ اَتٮ۪ن کَرو پرٮ۪فَر یہِ اَننٕچ

اہن حظ تُہۍ تۄہہِ ؤنۍ یو

اہن حظ

اہن حظ آ سُہ کیاہ لاگن پٕلازو لاگن نہ شَلوار لاگن نہ ہُتہٕ پٲٹھۍ

اہن حظ آ پوٚز چھُ بٕتھِ کَنہِ ییٚلہِ کَتھ چھِ گَژھان اَتہِ چھُ زیادٕ اصل پٲٹھۍ ہیکان اِنسان سَمجٕتھ کیاہ چھُ اہن حظ اَسہِ چھُ یہِ یہِ وونوُ نا تۄہہِ یہِ فٔسٹ پٮ۪ٹھِ تھٲڑ تام چھُ اَسہِ تھومُت یہِ گِرے کَلَر یہِ پٮ۪نٹ تہٕ وایِٹ کَلَر شٲٹ یہِ حظ باسیٚو مےٚ ٹھیٖک تیٚلہِ تہِ یہِ گِرے کَلَر یہِ چھو تۄہہِ تھٲومٕژ یِمَن سِکٲٹ وایِٹ شٲٹ تہٕ گِرے شَلوار اہن حظ یہِ چھُ ٹھیٖک کَلَر تیٚلہِ تہِ لۄکٹٮ۪ن سِٹوٗڈنٹَن شُرٮ۪ن خٲطرٕ چھُ یہِ ٹھیٖک کَلَر تہٕ أسۍ کَرَو تیٚلہِ کٲم مےٚ باسان پرٮ۪فَر سُے اَنُن اگر تُہۍ یہِ اَمِیُٛک سٹاک چھُ ایویلیبٕل تَقریبن حظ چھُ اَسہِ سِٹوٗڈنٹہٕ ترٛےٚ ہَتھ پٮ۪ٹھ ساڈ ترٛےٚ ہَتھ تام سِٹوٗڈنٹ آسان اَسہِ اَکھ یہِ کیٹَگٔری مَنٛز تہٕ تیٚلہِ حظ یِم اہن حظ ترٛےٚ ہَتھ پٮ۪ٹھ ساڈ ترٛےٚ ہَتھ سِٹوّڈنٹ آسن اَسہِ اَتھ کیٹَگٕری مَنٛز أسۍ کَرو تیٚلہِ کٲم یہِ کَلَر تھٲے زیو تیٚلہِ اَسہِ یُہے گِرے کَلَر تہٕ وایِٹ کَلَر تھٲے زیو تُہۍ اَسہِ یِہے یِمے یوٗنِفام تھٲے زیو تُہۍ ریڈی اَسہِ أسۍ کَرہو تۄہہِ وۄنۍ یہِ اَتھ کیاہ چھِ وَنان میجَرمٮ۪نٹ شُرٮ۪ن ہُند سٮ۪نڑ نا اہن حظ اَدٕ حظ ٹھیٖک چھُ ییٖتیاہ تۄہہِ بَنٲوِتھ چھُو نا أسۍ کَرو کو کوٗشِش یہِ وٕںکٮ۪ن تھاوو تۄہہِ أسۍ میجَرمٮ۪نٹ ترٲوِتھ تُہۍ وٕچھۍ زٮ۪و کۭتیاہ چھِ اَویلیبٕل پَتہٕ کٔرۍ زیو تُہۍ مےٚ کال صُبحن یِمو أسۍ اوٚتھٕے تُہندِس سِٹورَس پٮ۪ٹھ تہٕ أسۍ وٕچھو أتتِھی یہِ یِم باقٕے کۭتیاہ نٮ۪رن اَتٮ۪ن تہٕ پَتہٕ نِمو أسۍ باقٮ۪ن اگر کیٚنٛہہ شُرٮ۪ن پَتہٕ تھوڑا پَرِ تہِ روزِ تہٕ کِہیٖنۍ چھُنہٕ پرواے سُہ ہیٚکو ژورِ دُہہِ تہِ نِتھ اہن حظ اَواہ اَدٕ حظ چَلو تُلِو اہن حظ رۄبَس بِہو رۄبَس حوالہٕ